أسۍ چھِ پنٛنٮ۪ن مہمانَن واریاہ احتِرام سان پیش یِوان تِمَن سۭتۍ تہٕ أسۍ چھِ تِمَن واریاہ زیادٕ عزت دِوان دَپان چھِ مہمان چھِ آسان اللہ تعالیٰ سُنٛد نوٗر اللہ تعالیٰ چھِ مہمان تٔمۍ سٕنٛدسٕے گَرَس منٛز سوزان یِمَن خوش اَصلوٗبی ہٕنٛدۍ طریٖقہٕ چھِ آسان یِم واریاہ بہتریٖن چھِ آسان اللہ تعالیٰ سٕنٛزَن نظرَن منٛز مہمان سُنٛد گَرٕ یُن چھُ اللہ تعالیٰ سٕنٛز رحمَت آسان تہٕ رِزٕق دِنہٕ وول چھِ اللہ تعالیٰ تہٕ اَسہِ پَزِ تَتھ رِزقَس کُن نظر تھٲیِتھ ییٚلہِ تہِ کانٛہہ مہمان چھِ گَرٕ یِوان یہِ چھِ اللہ تعالیٰ ہَن تٔمۍ سٕنٛدِس قٕسمَتَس منٛز آسان تھوٚومُت تہٕ سُہ چھُ سون گَرٕ واتان تٔمۍ سُنٛد رِزق چھِ آسان اللہ تعالیٰ ہَن سانی گَرِ لیوٚکھمُت تَمہِ ویٖز تہٕ سُہ چھُ واتان اِسلیے چھِ أسۍ پنٛنٮ۪ن مہمانَن واریاہ عٮ۪زت تہٕ احترام کَران تہٕ ییٚلہِ سون گَرٕ کانٛہہ مہمان یِوان چھِ بہٕ چھَس واریاہ زیادٕ خۄش گژھان تہٕ تِہِنٛدۍ کھٮ۪نہٕ خٲطٕر چھَس بہٕ واریاہَن قٕسمَن ہٕنٛدۍ غذا بَناوان مثلاً بہٕ چھَس تِہِنٛدۍ خٲطرٕ کۄکٕر کۄکٕر یَکھٕنۍ بَناوان بہٕ چھَس تِہِنٛدۍ خٲطرٕ دانہِ وَل کۄرمہٕ بَناوان بہٕ چھَس تِہِنٛدۍ خٲطرٕ مَرژٕوانٛگُن کۄرمہٕ بَناوان بہٕ چھَس تِہِنٛدۍ خٲطرٕ گاڈٕ رَنان بہٕ چھَس تِہِنٛدۍ خٲطرٕ ژامَن رَنان بہٕ چھَس ہَر کُنہِ قٕسمٕکۍ غذا تِمَن برٛونٛہہ کَنہِ تھاوان تہٕ تِمَن پیش کَران تَمہِ سۭتۍ تِم لطف اَندوز گژھان چھِ تہٕ مےٚ تہِ چھِ تَمہِ سۭتۍ واریاہ خوشی مِلان زِ سٲنۍ مہمان چھُ خۄش گژھان